وعلیکُم سَلام

اَچھا تۄہہِ کیٛاہ چھُو پیشَنٛٹَس ناو اَچھا اَچھا ٹھیٖک اَکھ سیٚکَنٛڈ بہٕ کَرٕ چیٚک بہٕ وُچھٕ اَہَن حظ آ جِناب سُہ چھُ راتھ گوٚمُت ایٚڈمِٹ آ راتھ کِہ نِش چھِ تٔمِس واریاہ فرق اِنشاء اللہ ژیر تانٮ۪تھ دِنۍ تٔمِس ڈِسچارٕج چلو چلو ٹھیٖک چھُ